ییٚلہِ أسۍ نٔوۍ نٔوۍ کُلۍ وۄپداوان چھِ یِم اسہِ پرٛانۍ کُلۍ وۄپدٲے مٕتۍ چھِ آسان تِمن چھُ آسان پنُن ٹایِم مۄکلیومُت پتہٕ چھِ أسۍ لاگان نٔوۍ کُلۍ وۄپداوٕنۍ تِکیٛازِ سٲنِس گرس منٛز گژھِ روزُن ہر وقتہٕ بہار موجوٗد بیٚیہِ یِم نٔوۍ نٔوۍ پوش وۄپداوان چھِ تِم سۭتۍ چھِ اسہِ سون دِل واریاہ خۄش گژھان ییٚلہِ تہٕ کانٛہہ سون گرٕ چھِ یِوان تِم چھِ مےٚ ہمیشہٕ پرژھان ژٕ ژٕ کوتاہ ژےٚ کوتاہ شوق چھی یِمن باغوٲنی ہُنٛد ژےٚ کتہِ چھکھ یِم کُلۍ کٔٹۍ انان مےٚ ہسا چھِ آسان گرِ تہِ وۄپدٲے وۄپدومُت وۄپدومُت کینٛہہ بیول ییٚمہِ وِزِ بیٲلۍ کال چھِ آسان تمہِ وِزِ چھس بہٕ تِم بیٲلۍ وۄپداوان پتہٕ چھِ مےٚ تِمن نِہٲلۍ تیار گژھان بیٚیہِ چھس بہٕ پننہِ پننہِ وقتہٕ تِم کُلۍ وۄپداوان یِم کُلۍ خراب چھِ آسان گٔمٕتۍ تِم چھس بھم نٮ۪بر کڑان تتٮ۪ن چھس بہٕ نٔوۍ نٔوۍ نہال نوراوان